کٲشِر زَبان چھِ سٲنۍ مادری زَبان یۄس گامہٕ شہر بولنہٕ چھِ یِوان اَمہِ کٲشِر زَبان سۭتۍ چھِ أسۍ پوٗرٕ دُنیاہَس منٛز پرزٕناونہٕ یِوان ہِنٛدُستانَس منٛز ییٚلہِ أسۍ کُنہِ تہِ جایہِ گژھان چھِ أسۍ چھِ اَمی کٲشِر زَبان سۭتۍ پرزٕناؤنہٕ یِوان یِم چھِ کٲشِر کٲشُر آو ؤنۍ سکوٗلَن منٛز تہٕ ہٮ۪چھناؤنہٕ ییٚمہِ سۭتۍ کُنہِ حَدس تام سون کٲشُر محفوظ روٗد کٲشِر زَبان منٛز چھِ کیٚنٛہہ تِم واریاہ بٔڑۍ شٲعر یِم نَماوار شٲعر چھِ یَتھ منٛز لل دیٚد چھِ نندریش چھِ بیٚیہِ تہِ واریاہ شٲعر چھِ کٲشِر زَبان منٛز چھُ سوٗفیان گٮ۪وُن یُس واریاہ مشہوٗر چھُ تِم کَلام یَتھ منٛز لٮ۪کھن وٲلۍ چھِ مہجور چھُ نُندریش چھُ للدیٚد چھ حبہ خاتون چھےٚ دینا ناتھ کول چھُ یِم چھِ تِم یِم یِم کلام چھِ لیٚکھان صوفی کلام چھِ لیٚکھان سون کٲشُر چھُ ؤنٛکیٚن یونیورسٹی منٛز تہِ پَرناؤنہٕ یِوان یَتھ منٛز أسۍ ایم اے ہٮ۪کو کٔرِتھ بیٚیہِ پی ایچ ڈی تہِ ہٮ۪کو کٔرِتھ اَمہِ سۭتۍ چھُ سون کٲشُر سکافاتس محفوٗظ تھاوان ریڈیو کَشمیٖر سری نگر ناینٹی ٹوٗ پوینٛٹ سیٚون ایف ایم تہٕ ڈی ڈی کٲشِر اَتھ پٮ۪ٹھ چھِ واریاہ سیریل تہٕ پروگرام یِوان ییٚمہِ سۭتۍ سون سکافات تہٕ سون سکافات دُنیاہَس منٛز محفوٗظ چھُ روزان